أسۍ چھِ ایٚنمٕل ہَسبَنٛڈری مَنٛز چھِ أسۍ پالان واریَہَن قٕسمَن ہِنٛدۍ جاناوار گٲو چھےٚ تیٖر چھِ اکیاہ گَبہِ چھِ مَطلَب یِم کۄکَر چھِ یِم چھِکھ أسۍ پالان أس چھِکھ اَلَگ اَلَگ جایَن مَطلَب اکیاہ گٲو فارَم چھِ اَلَگ بَناوان مَطلَب بیاکھ فارَم چھُ بَنان تَتہِ چھِ تھاوان کۄکرٕے یٲتۍ کۄکَر فارَم چھِکھ اَلَگ بَناوان اِتھے کٔنۍ مان ژٕ مَطلَب اکیاہ گٲو چھِکھ رَچھان أسۍ چھِ یِمو سۭتۍ واریاہ فٲیدٕ مِلان أسۍ چھِ یِمَن لاگَتھ تہِ واریاہ لاگان تہٕ پَتہِ چھِ یِم دۄد دِوان یُس أسۍ کٕنان چھِ واریَہَن جایَن تمہِ دۄدٕ سۭتۍ چھِ أس یِم پونٛسہِ چھِ اَسہِ مِلان أسۍ چھِ تمہِ سۭتۍ پَنُن روزگار چَلاوان کۄکَر چھِ أس پالان یِمَن تہِ چھِ واریاہ لاگَتھ لَگان یا ییٚکیاہ یِم کۄکَر اَگَر ٹھوٗل تراوان تہٕ ٹھوٗل تہِ ہیٚکو کٕنِتھ تمہِ سۭتۍ تہِ چھِ أسۍ پَنُن روزگار کَران یا کۄکَر چھِکھ أس کٕنان دُکاندارَن کٕننہٕ خٲطرٕ تمہِ سۭتۍ تہِ چھِ اَسہِ چھِ اَتھ مَنٛز واریاہ فٲیدٕ تہِ مَگَر اَسہِ چھُ پیٚوان اَتھ لاگُن تہِ واریاہ کُنہِ وِزِ اَگَر کینٛہہ بیٚمٲرۍ تہِ وۄتھِ مان ژٕ تیٖر اَگَر أسۍ چھِ رَچھان تیٖرَن چھِ آزکَل أچھ نیوٗر چھُ گَژھان یا یہِ چھُ گَژھان لونگ چھُ گَژھان اِنفیٚکشَن چھُ گَژھان تیٖرَن یِم چھِ مَران تہٕ نۄقصآن تہِ چھُ اَسہِ گَژھان مَگَر فٲیدٕ تہِ چھُ اَسہِ واتان یُتھ أسۍ یِمَن لاگَتھ لاگو تیُتھ چھُ اَسہِ مان ژٕ گٲو چھِ دۄد دِوان ییٖژَہ أسۍ یِمَن اَصل کھیٚن چیٚن دِمو تیوٗتاہ چھِ اَسہِ یِم اورٕ دۄد دِوان سُہ چھِ أسۍ کٕنان تمہِ سۭتۍ چھُ اَسہِ پَنُن روزی روٹی پَکان کۄکَر چھِ أس کٕنان یا یِم تیٖر تیٖر چھِکھ أسۍ رَچھان پَتہٕ یُتھے ییٚکیاہ قۄربٲنۍ چھِ آسان کھاندَر چھُ آسان کٲنٛسہِ کانٛہہ تہِ یہِ ٲسۍ تَن کٲنٛسہِ تیٖر چھِ پیٚوان ضوٚرَتھ أسۍ چھِ کٕنان اَسہِ چھُ تمہِ سۭتۍ تہِ فٲیدٕ واتان یا تیٖرَن چھِ أسۍ یہِ سُہ جَتھ چھِ أسۍ تیٖرَن مَطلَب سۄ تہِ چھِ لَگان سۄ تہِ چھِ أسۍ کٕنان تَتھ تہٕ چھِ أسۍ واریاہ کَماوان فٲیدٕ تہِ چھُ اَسہِ واریاہ مَگَر اَسہِ چھُ لٲگَتھ تہِ واریاہ زیادٕ لَگان محنَت تہِ چھِ واریاہ زیادٕ لَگان